بہٕ اوسُس ٲں لاسٹ ٹایم ییٚلہِ مےٚ یہِ رایڈ ٲس نا ییٚمہِ پٮ۪ٹھ اوبَر پٮ۪ٹھ کٔرمٕژ ٲں تَنہٕ گوٚو وُنی ووتھُس بہٕ تَمہِ منٛز تنہِ گوٚو لگ بھگ یِہوے اوٚڑ گھنٹہٕ کھنٛڈ گوٚو تہٕ سۄ ترٛٲو مےٚ ییٚلہٕ ٲں تہٕ مہربٲنی کٔرِتھ چھُسو تۄہہِ بہٕ وَنان تُہۍ وُچھۍ تو یہِ کیب یۄس مےٚ تُہنٛز ٲس اوبَرٕچ یہِ وُچھۍ تو تُہۍ یہِ کَتہِ چھِ ٲں وُنٛکیٚس تُہۍ کٔرۍ تو اَمِچ لوکیشَن ٹرٛیک اَتھ اوس نمبر جے کے زیٖرو تھرٛی سیٚوَن ٹوٗ ٹوٗ وَن فایِو جے کے زیٖرو تھرٛی سیٚوَن ٹوٗ ٹوٗ وَن فایِو یہِ اوس اَتھ نمبر تہٕ یہِ وُچھۍ تو تُہۍ یہِ کَتہِ چھِ وُنٛکیٚس یہِ ہٲۍ تو تُہۍ مےٚ تِکیٛازِ اَتھ منٛز گوٚو مےٚ ٲں بدقٕسمتی سان یہِ پَنُن ویٚلٹ مٔشِتھ بیٚیہِ موبایِل فون سُہ پیٛو مےٚ سیٖٹَس پٮ۪ٹھ تٔتۍ نس تہٕ اگر تُہۍ أمِس ڈرٛایورَس سۭتۍ ہیٚکِو کۄنٹیکٹہٕ کٔرِتھ یا کُنہِ تہِ پٲٹھۍ ہیٚکِو یا ؤنِو تُہۍ أمِس یہِ کَر ژٕ مےٚ واپَس ژٕ ییٚتہِ نَس تہِ چھُکھ ژٕ یہِ مہربٲنۍ کٔرِتھ واپَس یُس اسہِ یہِ کیٛاہ چھِ اَتھ وَنان یہِ پیسیٚنجر اوس أمِس ہسا چھِ پیمٕژ یُس ژےٚ سوٲرۍ ٲسٕے أمِس چھِ پیٚمٕژ اَتھ منٛز موبایل فون تہٕ ویٚلٹ اگر نہٕ تہِ ہیٚکہِ گٔژھِتھ تُہۍ کٔرِو کٲم مہربٲنی کٔرِتھ تُہۍ ؤنِو أمِس دٔپہِ ہوٗس ٲں ژٕ کَریٚکھ کٲم ژٕ وُچھیٚکھ یہِ ٲں ییٚمۍ یہِ لوٚک ییٚتنَس ژےٚ یہِ ٲں کوٚرتھ نا مطلب یہِ ٲں سُہ پَسیٚنجر اوس ییٚتیٚن ژیٚے یہِ ترٛٲوتھ ییٚتیٚن ژےٚ یہِ ترٛٲوتھ ژےٚ یہِ سوٲرۍ پَنٕنۍ ژٕ گژھیٚکھ اوتنَسٕے واپَس تہٕ اَتنَس کَرِہین ژٕ کٲم یُس یہِ پسیٚنجَر اوس أمۍ یہِ چھُے ژےٚ أتنَسٕے ویٹ کَران بہٕ چھُس أمِس أتنَسٕے پرٛاران یِہ یِین یوٚتنس تہٕ یہِ کَرِ ہا کٲم یہِ دِی ہا مےٚ یہِ واپَس تِکیٛازِ یِم چھِ میٛانہِ خٲطرٕ واریاہ زیادٕ ضروٗری یِمو بغٲر ہیٚکہٕ نہٕ بہٕ کِہیٖنۍ کٔرِتھ تِکیٛازِ فون تہٕ یہِ چھُ مَسٹہٕ یہِ چھُ ضروٗری یُس زَن ویٚلٹ چھُ سُہ چھُ تَمہِ کھۄتہٕ ضروٗری تِکیٛازِ تَتھ منٛز چھِ مےٚ ٲں مےٚ اوس آز گژھُن آفِس آفسٕچۍ یُس زَن کارڈ چھُ ییٚمہِ سۭتۍ آفِس کھُلان چھُ سُہ تہِ چھُ تٔتھۍ منٛز روٗدمُت تَمہِ موٗجوٗب چھُ مے مشکل باسان نا اور اَژُن اَؤے موٗجوٗب کٔرۍ تَو تُہۍ مہربٲنی کٔرِتھ کٲم تُہۍ سوٗزۍ تہون یہِ جلدی پَہانۍ أمِس ؤنِو تُہۍ مہربٲنی کٔرِتھ ژٕ گژھ جلدی واپَس یتھ لوکشنہِ پٮ۪ٹھ اگر نہٕ یہِ یور ہیٚکہ یِتھ بٕے گٔژھ اوٚتتھُے تُہۍ ؤنِو مےٚ خٲلۍ یہِ چھُ کَتہِ تہٕ أمہِ سۭتۍ گژھہِ ہے مےٚ تھوڑا مدد تُہنٛدِ سۭتۍ نا تہٕ نَہ تہٕ گژھہِ مےٚ واریاہ زیادٕ مشکل تِکیٛازِ بہٕ چھُس درٛومُت گھرِ وۄنۍ ہیٚکہٕ نہٕ بہٕ گھرٕ تہِ وٲتِتھٕے نَہ چھُ مےٚ پونٛسہٕ چَنٛدَس کانٛہہ نَہ چھُ مےٚ فون چَنٛدَس نَہ چھُ مےٚ کیٚنٛہہ چَنٛدَس ایٚڈرَس وغیرہ یوٚت مےٚ گژھُن اوس اَتہِ پٮ۪ٹھ اوس مےٚ بیٚیِس شایہِ گژھُن تمیٛک ایٚڈرَس سُہ چھُ مےٚ ویٚلَٹَس منٛز تہٕ بیٚیہِ فونَس منٛز تِم چھِ دۄنؤے چیٖز اوٗرۍ اس لیے کٔرۍ تَو مہربٲنۍ تُہۍ ؤنۍ تَو أمِس